ٲں اہن حظ ٲں بہٕ چھیٚس چَلاوان مطلب بہٕ چھیٚس یوٗز کَرن کَران ٲں سرکار سٕنٛچۍ یِم ایٚپلِکیشن چھِ تِمو منٛز چھیٚس بہٕ کَران ایٚم آدھار تتھ مںٛز چھُ مطلب زن منٛز چھُ آسان آدھار کارڈ اوس مےٚ زن اوترٕ مےٚ اوس گَژھُن پاسپورٹ دفتر پاسپورٹ خٲطرٕ ٲس مےٚ ایٚپواینٛٹمیٚنٛٹ تہِ مےٚ تَتہِ گوٚو مےٚ رِجیٚکٹہٕ پتہٕ کٔر مےٚ یِہٲے ایٚم آدھار ڈاوُن لوڈ پتہٕ وُچھ وُچھ مےٚ تتھ منٛز کہِ ٲں تتھ منٛز حظ چھُ گَژھان یہِ مطلب ٲں بہٕ گٔیس پتہٕ تہٕ مےٚ وُچھ پتہٕ یِتھ کٔنۍ تتھ منٛز چھُ گَژھان ٲں ایٚم آدھار ٲں وُچھ مےٚ کِتھ کٕنۍ چھُ تتھ منٛز کہِ تتھ منٛز ہیٚکو أسۍ وُچھتھ زن آدھار اپڈیٹ ہیٚکو أسۍ وُچھتھ کہِ اگر اسہِ پی وی سی آدھارس خٲطرٕ آسہِ ایٚپلاے کَرُن یا ٲں مطلب کُنہِ وِزۍ چھُ آسان موبایل فون چھُنہٕ آسان اسہِ رَجسٹرٕے یَتھ پٮ۪ٹھ اسہِ آدھار کارڈ اوس کوٚڈمُت گۄڈٕ تِتھٔے کٔنۍ ہیٚکو أسۍ واریاہ واریاہ زن تتھ منٛز وُچھتھ آدھار نمبر وُچھتھ یا اگر اسہِ آدھار کارڈ آسہِ ای آدھار آسہِ ڈاوُن لوڈ کَرُن سُہ ہیٚکو أسۍ کٔرِتھ غرض یہِ کہِ مطلب سۄ ایٚپلِکیشن چھِ گورمِنٹن واریاہ خٲطرٕ یوٗز کٔر مطلب واریاہ یوٗز خٲطرٕ چھِ اسہِ سۄ مطلب اگر اسہِ کُنہِ وِزۍ چھُ اسہِ آسان ٲں مطلب وُچھِنۍ ٲں یِم أسۍ چھِ وُچھان پتہٕ ویٚب سایٹہِ پٮ۪ٹھ یہِ مگر أسۍ اگر أسۍ ایٚپلِکیشنٕے کَرو ڈاوُن لوڈ اسہِ گَژھہِ اسہِ خٲطرٕ روزِ ٹھیٖک یا چھُ بیٛاکھ ایٚم پاسپورٹ سیوا تتھ منٛز ہیٚکو أسۍ وُچھتھ اسہِ کر چھِ ایٚپواینٛٹمیٚنٛٹ پنُن نمبر تتھ منٛز ہیٚکو أسۍ دوٚیِم ایٚپواینٛٹمیٚنٛٹ فِکٕس کٔرِتھ یا مطلب أسۍ ہیٚکو وُچھتھ کہِ ڈاکمیٚنٛٹ کیٛاہ چھِ تتھ منٛز اسہِ ضروٗرت یا پنُن مطلب وُچتھ کہِ اسہِ کر واتہِ اسہِ گٔییا ویرِفِکیشن اسہِ کوٚرا یِتھ کٔنۍ تتھ منٛز کیٛاہ ڈاکِمیٚنٛٹ چھُ مطلب آدھار نمبر دِتھۍ غرض مطلب واریاہ چھُ بیٚیہِ چھُ آر او گیس سیٚٹ اَپ اوس اکھ ایپ سُہ اوس لگان یِہٲے کوٚوِڈ ناینٹیٖنس منٛز ٲسۍ تِم یوٗز کَران زن یِوان کرنہٕ کہِ تتھ منٛز اوس آسان سورٕے مطلب زن گایڈ لایِن دِتھ اسہِ کہِ مطلب کیٛاہ پَزِ کَرُن ٲں ہایجیٖن مطلب کیٛاہ پَزِ ماسٕک پَزِ لاگُن ٲں مطلب دوٗر گوٚژھ روزُن لوٗکن نِشۍ مطلب زٕ ترٛےٚ فُٹ ڈبٕل ماسٕک پَزِ لاگُن شُکریہ